ہیٚلو اَلسلام علیکُم الحمدللہ ٹھیٖک تُہۍ چھِو حظ ٹھیٖک اَہَن حظ بِلکُل أسۍ حظ چھِ دواہ کٕنان تہٕ خٲریتھٕے چھا تۄہہِ کَتھ کیُتھ اوس دواہ پانس کِتُے چھُوا تۄہہِ

اَوا اَوا ٹھیٖک ٹھیٖک اَچھا ٹھیٖک چھُ نہَ حظ اَسہِ حظ چھُ یُن تۅہے چھَو پتاہ چھُ یہِ سورُے دواہ آسان پرٛتھ کُنہِ کَمپٔنی ہُنٛد دواہ سُہ یُس تہِ دواہ تۄہہِ ضروٗرت چھُ ییٚتین میلہِ سورُے کِہیٖنٛۍ چھُنہٕ پَرواے نٔوۍ تہِ چھِ وۅنۍ چھُنہٕ سُے یوٚت مطلب ایم لونگٕے یوٚت کیٚنٛہہ نٔوۍ چھِ ؤنکیٚن واریاہ کولٹی نٔوۍ برٛینٛڈ تہِ چھِ واریاہ تِمن ہُنٛد دواہ تہِ چھُ اَسہِ ایویلیبٔل آسان یُس واریاہ اَصٕل بہتریٖن کولٹی چھےٚ تہٕ سُہ تہِ ہیٚکو تُہۍ یوٗز کٔرِتھ اَگر تُہۍ سُہ یَژھِو تہٕ سُہ تہِ ہیٚکِو کٔرِتھ کیٚنٛہہ چھُنہٕ اَدٕ کِہیٖنٛۍ چھُنہٕ پَرواے اَسے چھُ سورُے دواہ ییٚتین ایویلیبٔل اگر تُہۍ کَتھ ییٚتین چھُ مطلب أسۍ چھِ ہول سیل ریٹَس بیٚیہِ دِوان مان ژٕ ییٚتہِ نَس کانٛہہ تہِ نِیہِ کانٛہہ تہِ دواہ کُنہِ تہِ قٕسمُک کانٛہہ تہِ کولٹی تہٕ بیٚیہِ یوٗتاہ نیہِ تیٛوٗتاہ یہِ چھُنہٕ کیٚنٛہہ تُہۍ نِیِو اکھ ٹیبلِٹ زٕ ٹیبلِٹ یا کٲژاہ سِٹریپ نِیو تُہۍ دَہ سِٹرِپ وُہ سِٹرِپ یٔژ پَتہٕ تۄہہِ ضروٗرت آسنَو تٔژ پَتہٕ ہیٚکِو تُہۍ نِتھ کِہیٖنٛۍ چھُنہٕ پَرواے اَوا اَچھا سُہ تہِ میلہِ اَوا کانٛہہ تہِ دواہ میلوٕ تۄہہِ یُس تہِ تۄہہِ آسوٕ ضروٗرت تُہۍ ہیٚکِو مےٚ تَمیُک لِسٹ کٔرِتھ مےٚ واٹٔس اَپَس پیٚٹھ تۄہہِ میلوٕ سورُے اَوا اَدٕ کِہیٖنٛۍ چھُںہٕ کِہیٖنٛۍ چھُنہٕ ضروٗرت کِہیٖنٛۍ چھُنہٕ پَرواے تُہۍ ہیٚکِو یوٚتن یِتھ ییٚتیٚن ہیٚکِو تُہۍ کانٛہہ تہِ قٕسمُک دواہ نِتھ آ بِلکُل بِلکُل اَوا أسۍ چھِ ییٚتی ؤلِو ؤلِو یِیِو تُہۍ تہٕ کیٚنٛہہ چھُنہٕ اَچھا چلو اَدٕ حظ چلو اَصٕل بِہِو رۄبَس حَوال